اَسہِ حظ چھُ وٮ۪ٹٔنٔری ڈاکٹر مےٚ ڈۄڈ کِلوٗمیٖٹَر زٕ کِلوٗمیٖٹَر تقریٖبن دوٗر أسۍ چھِنہٕ اَنان سُہ گٲوَن ہٕنٛدِ چَکَپ خٲطرٕ سُہ چھِ کَران گٲوَن چَکَپ سُہ چھُ وَنان یہ یِمَن منٛز کیٛاہ کمزوٗری چھےٚ کیٛاہ کھٮ۪ن چٮ۪ن گژھِ یِمَن آسُن تہٕ پَتہٕ چھِ تِم دِوان اَسہِ دَوا مَشوَرٕ وَنان کیٛاہ دِمو کٮ۪لشَم کُس دِمو دَوا کُس دِمو تہٕ کَمہِ سۭتۍ روزِ گاو ٹھیٖک یہِ حظ صفٲیی کۭژاہ تھاووس گاسہٕ کُس وَیَس تہٕ کَمہِ سۭتۍ روزِ ٹھیٖک کَمہِ سۭتۍ گژھان چھِ سُہ ڈَہیریا تہِ تَتھ چھِ یِوان پَتہٕ دَوا دِنہٕ تہٕ أسۍ حظ چھِ دِوان تَس پَتہٕ پونٛسہٕ وونٛسہٕ یور یِنَس گژھنَس تہٕ سُہ حظ چھُ کَران اَسہِ اَتھ منٛز ہٮ۪لٕپ أسۍ حظ چھِ وَوان گَرِ تِہِنٛد خٲطرٕ گاسہٕ واسہٕ سُہ چھُ بَڑٕ ٹھیٖک گاسہٕ آسان سُہ چھُ یَتھ وَنان چھِ بٔرسیٖم گاسہٕ چھُ آسان جے وی چھُ آسان وَغٲرٕ مَکاے کانٛڈ چھُ آسان یا گَریلو چھُ نیران اَسہِ گاسہٕ وارٮ۪ن پارٮ۪ن تہِ دان زٔمیٖنَس چھُ نیران گاسہٕ أسۍ حظ چھِ سُہ دِوان یِمَن گٲوَن یِم چھِ روزان تَمہِ سۭتۍ ٹھیٖک تہٕ وٕ اگر کینٛہہ کمزوٗری آسہِ یِمَن تیٚلہِ چھِ أسۍ أمِس وٮ۪ٹٔنٔری ڈاکٹَر صٲبَس وَنان سُہ چھِ یِوان کَران دِوان نظر وظر ہوٗ یہِ تہٕ تھاوان دَوا پَوا تَمہِ سۭتۍ چھِ تٔمِس صحت روزان ٹھیٖک اگر دۄدَس منٛز کینٛہہ پرٛابلِم باسہِ تیٚلہِ چھِ سُہ یہِ پٮ۪وان اَنُن بیٚیہِ تہِ سُہ دِوان نظر دۄد تہِ دِوان اَصٕل پٲٹھۍ تہٕ أسۍ چھِ گا گَرٕ والٮ۪ن دِوان یا أسۍ چھِ گوٗرِس تہِ دِوان پانَس تہِ چھِ کھٮ۪وان بَچہِ وَچہِ چھِ ٹھیٖک روزان تَمہِ سۭتۍ صحتَس منٛز

تَمہِ سۭتۍ چھِ اَسہِ مِلان فیسَلٹی واریاہ بَچَن تہِ ہَمساے چھِ نِوان کانٛہہ تِمَن تہِ چھِ واتان آرام گوٗر تہِ چھِ نِوان شہرَس منٛز واتناوان بیٚیَن جایَن چھِ نِوان اَسہِ چھِ یِوان واریاہ فیسَلٹی اَمہِ سۭتۍ دۄد چھِ دِوان گٲوٕ سٮ۪ٹھاہ فیٖڈ چھِ اَنان گورُن تہِ چھِ آسان یِم چھِ دِوان وٮ۪ٹَنٔری وٲلۍ دِوان أسۍ چھِ دِوان سۄ فیٖڈ کٔش چھِ دِوان کٮ۪لشَم چھِ دِوان وغٲر چیٖز چھِ دِوان دَوا زٲژ چھِ دِوان تَمہِ سۭتۍ روزان سانہِ گٲوٕ واریاہ ٹھیٖک بَچہِ پَتہٕ چھِ تَس بَچہِ آسان سُہ بَچہِ چھِ زٮ۪وان بوٚڑ گژھان سُہ چھِ رَچھان پالان تِہِنٛدۍ خٲطرٕ چھُ فیٖڈ ویٖڈ واریاہ اَصٕل آسان الگ سۄ فیٖڈ چھِ أسۍ یِمَن وَژھٮ۪ن دِوان تِم چھِ کینٛژَن رٮ۪تَن منٛز گژھان بٔڑی پَتہٕ چھِ أسۍ تِم کٕنان تہٕ تِمَن منٛز چھِ اَسہِ واریاہ فٲیدٕ یِوان اگر وٕ وۄژھ آسہِ سُہ چھُ کٕنان تَس چھِ یِوان رۄپیہِ دَہ ٹھیٖک اگر وَژھٕر آسہِ سُہ چھِ أسۍ پالان کینٛژَس کالَس پَتہٕ چھِ سُہ بٔڑ گژھان گاو سۄ تہِ چھِ وٲروِنۍ دَران تہٕ پَتہٕ چھِ تَس بَچہِ وَچہِ زٮ۪وان سۄ تہِ چھِ دۄد وۄد دِوان یا کٕنوون اگر تَس تہِ یی رۄپیہِ لَچھ اَسہِ حظ ٹھیٖک پٲٹھۍ اَصٕل فٲیدٕ ملان تہٕ چَکپ حظ چھِ کران أسۍ ترٛییہِ ترٛییہِ ریٚتھۍ ژورِ ژورِ ریٚتھۍ یہِ لٲنٛگ اِنجَکشَن چھِ کَران ڈوزِنٛگ چھِ کَران أسۍ حظ چھِ ؤریَس منٛز ترٛےٚ چَک چَکَپ یِمَن کَرناوان